ہٮ۪لو ہٮ۪لو السلام علیکُم یہِ حظ یہِ مےٚ نِیے بَچہِ یِم شاپِنٛگ کرنہِ اور أسۍ گٔیے ہوٹلس منٛز اہن حظ اۭں تُہٕنٛدِس ہوٹلس منٛزٕے ہَتھ حظ اَتھ کیٛاہ ونان یہِ حظ گوٚو یِمَے زٕ ترٛےٚ دۄہ مگر تَتہِ نہٕ حظ اوس نہٕ تیُتھ یِتھ کَنۍ چھُ نہٕ حظ آسان مگرسڈوٗلا اوس نہٕ تَتہِ کیٚنٛہہ حِسا حِساب کِتاب کیٚنٛہہ نَہ اوس تَتہِ یِم تہِ پیپَر نہٕ ٹِشوٗ پیپَر یِتھ کَنۍ بَچَس چھِ لگان تِم نَہ اوس تِتھ پٲٹھ تِم چیٖز تَتہِ کیٚنٛہہ باتھ روٗم تہِ گنٛدٕگیٖیَن باتھ روٗم تہِ اَدٕ یِم گژھِ نہ آسُن تویتہِ یہِ اوس نہٕ ٹی وی اوس نہٕ کیٚنٛہہ اوس یِتھ کَنۍ حظ بہ خۄش چھِ گژھان پونٛسہٕ ہَے بَرو کَتھ بَرو پونٛسہٕ بٔرۍ سُہ سُہ کَتھ بَرہَو مےٚ حظ ٲسۍ ہٮ۪زبٮ۪نڈَن بٔرۍمٕتۍ پٕنٛژٕ شَتھ رۄپیہِ پٕنٛژٕ شَتھ لگ بَگ پٕنٛژٕ شَتھ ٲسۍ مےٚ بٔرۍمٕتۍ

آ اچھا

تِژھ حظ ٲسٕے نہٕ تَتہِ اہن حظ صابنہِ سوٗپ چھُ سوٗپ چھُ نہٕ حظ آسان شَمپوٗ چھُ آسان کِہیٖنۍ اوس نہٕ اہن حظ اۭں پوٚزَے چھُ اہن حظ اۭں اہن حظ اۭں تی حظ ووٚنمَس تہٕ حظ کِہیٖنۍ حظ بالٹیٖن اوس تہٕ جَگ نہٕ کِہیٖنۍ تی حظ ووٚنمَے بالٹیٖن اوس جَگ نہٕ کِہیٖنۍ یہِ یہِ تہِ چھِ آسان یہِ حظ یہِ شَمپوٗ چھُ آسان تِم نہٕ حظ کِہیٖنۍ تِم حِسابٕے نہٕ تہٕ حظ مےٚ دوٚپ أسۍ حظ گٕے کٔژۍ بہٕ حظ وَنَے أسی کٔژۍمہِ گٔییَن ٹُوَنٹی وَن اۭں ژۄن دۄہَن حظ ٲسۍ أسۍ لگ بگ مگر کِہیٖنۍ حِسابٕے آو نہٕ اَگَسٹ اہن حظ اَگسٹَس منٛز اہن حظ فیملی ٹِرٛپ کٔر اَسہِ تَمہِ وِزِ مےٚ ہٮ۪زبٮ۪نڈن پٕنٛژٕ شَتھ أکِس کَمرَس ترٛٮ۪ن کَمرن نہٕ حظ بتہٕ حظ کھیوٚو اَسہِ پَنُن تٔمِس آسہِ اہن حظ اۭ تٔمِس حظ اوسُے ناو کیٛاہ تھانۍ اہن حظ اۭ تَتے حظ اوس کران سُہ اعجاز صٲب زٔہریا کِنۍ اعجاز صٲب

اعجاز صٲب اوس تَتہِ کران اَدٕ حظ اَدٕ حظ ہوٹلَس اوس ہوٹلُک ناو وَنَے بہٕ وایِٹ ہاوُس تَتھ حظ اوسُے ناو وایِٹ ہاوُس اَدٕ حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ اَدٕ حظ السلامُ علیکُم اَدٕ حظ السلام علیکُم